ییٚلہِ بہٕ سکوٗلَس منٛز ٲسٕس پَڑان مےٚ اوس گژھان بیالجی سَبجَکٹ واریاہ خۄش کیازکہِ تَمہِ سۭتۍ سُہ ٲسۍ اَسہِ وَنان کہِ ہِیوٗمَن بِیٖنٛگٕس اَنِمُل تہٕ بیٚیہِ پنٛنِس اَٮ۪نٛرَامِنٹَس مُتلِق کہِ اَتھ منٛز کِیاہ چھُ گژھان تہٕ پَتہٕ یُس مےٚ ٹَف سَبجَکٹ اوس باسان سُہ اوس باسَان اردوٗ کِیازکہِ بہٕ ٲسٕس پَران اِنٛگلِش میٖڈیَم سکوٗلَس منٛز تَتہِ اوس اَسہِ اردوٗ پَرناو پرُن گژھان واریاہ مُشکِل تہٕ وۄنۍ ییٚلہِ بہٕ سِیٚوَنٛتھَس ٲسٕس پَران تَمہِ ساتہٕ گٔے اَسہِ اَکہِ لَٹہِ سکوٗل کہِ طرفہٕ پِکنِک تہٕ أسۍ گٔے پہلگام تَتہِ وٕچھ اَسہِ واریاہ چیٖز تَتہِ لوٚگ اسہِ واریاہ مَزٕ تہٕ بیٚیہِ ٲسۍ پَننؠن فرینٛڈن سۭتۍ تُل اَسہِ فوٹو تَتہِ وٕچھ زوٗ تَتہِ وٕچھِ واریاہ زیادٕ تَر کٔر اَسہِ واٹَر فایٹِنٛگ تہٕ سۄے مَیٚمَری اَکھ چھِ مےٚ پَنٛنہِ سکوٗلٕچ